پلانٹسَن ہُنٛد یا کریٖپٲرٕس یِم چھِ یِم کُلۍ چھِ یِم چھِ یِمَن ہُنٛد اَسہِ طٔریٖقہٕ چھُ یہِ زِ کہِ ییٚلہِ أسۍ گۄڈنؠتھ بہٕ پٕلانٹٕس کُلۍ ییٚلہِ أسۍ روٚن چھِ تمہِ خٲطرٕ چھِ گۄڈنؠتھ کھۄڈ پیٚوان کھَنُن زٔمیٖنَس بیل دٲج سَمبَل چھُ آسان سامان چھُ آسان اَنُن تَمہِ سۭتۍ چھُ پیوان کھۄڈ کھَنُن واریاہ زیادٕ سروٚن تَمہِ پَتہٕ چھُ پیٚوان یہِ کُل اَتھ منٛز وۄپداوُن ترٛاوُن پؠٹھ چھَس آسان یہِ میژٕ تراوٕنۍ تَمہِ پَتہٕ چھِ یہِ بوٚڑ بوٚڑ بوٚڑ بوٚڑ گژھان اَسہِ چھِ پؠوان کَنٹِنیو رٲچھۍ کَرٕنۍ کیو مہ لَگہِ ہۄکھِ ما یوتَس تانۍ اَتھ فَصٕل چھِ نیران تہٕ فصٕل چھُ بَنان تہٕ تَمہِ پَتہٕ چھِ کراپٕس کراپٕس چھِ کرٛیٖپٲرٕس چھِ یِم کہِ أسۍ چھِ رُوَان فار ایٚگزامپٕل الہٕ کُل لٲر کُل أسۍ چھِ تَتھ تہِ زٔمیٖن کھَنن تَمہِ پَتہٕ چھِ أسۍ بیول ترٛاوَان تَتھ منٛز واریاہ ٹایم باد چھُ سُہ پھٹان سُہ بیول کھَسَن چھُس بیول تَمہِ پَتہٕ چھِ تَتھ بَنَن اَلہٕ کُل بَنؠس لٲر کُل بَنؠس کینٛہہ تہِ واٹَر میلان ہیندوند کُل خَربُز کُل تَمہِ پَتہٕ چھُ اَسہِ تھوڑا تَتھ ہُڑ ترٛاوَان زِنہِ ہڈ ییٚمہِ امۍ سُہ پَکَان چھُ تہٕ تَتھ چھِ نیران فَصٕل